ٲں کٲم کَرنہٕ علاوٕ چھِ مےٚ واریاہ ہابیٖز ٲں یِمَن منٛز بہٕ یِمَن منٛز مےٚ واریاہ مطلب خۄش چھِ لَگان تِم چیٖز کَرٕنۍ ٲں مےٚ چھِ گھرٕ کامہِ علاوٕ خۄش لَگان ٲں کَرٕنۍ شاپِنٛگ پَلوَن ہُنٛد چھُ مےٚ واریاہ زیادٕ شوق مطلب پَلوٚو ہیٚنۍ رٕتۍ رٕتۍ پَلوٚو اَنٕنۍ سُہ چھُم واریاہ زیادٕ شوق تَمہِ علاوٕ چھِ مےٚ بیٛاکھ ٲں اَکھ ٲں کۄالِٹی مطلب بیٛاکھ ہابی ٲں اَکھ ییٚتھ منٛز مےٚ زیادٕ اِنٹرٛسٹہٕ اوس سُہ چھُ پینٹِنٛگ لیکن پینٹِنٛگ چھُنہٕ مےٚ تَگان کیٚنٛہہ لیکن خۄش چھُم گژھان ٲں پینٹِنٛگ کَرٕ ہا ٲں بہٕ تہِ ہیٚچھہِ ہا یہِ پینٹِنٛگ کِتھ پٲٹھۍ چھِ کَرٕنۍ یہِ کیٚلِگرٛافی تَتھ منٛز تہِ چھُم واریاہ دِل کَران ٲں بہٕ ہیٚچھہِ ہا کیٚلِگرٛافی کَرٕنۍ پینٹِنٛگ ہیٚچھہِ ہا کَرٕنۍ ٲں رٕژٕ رٕژٕ شَکلہٕ ہیٚچھہِ ہا بَناونہِ رٕتیٚن رٕتیٚن جانوَرَن ہنٛز شَکلہٕ ہیٚچھہِ ہا بَناونہِ اصٕل اصٕل چیٖز بَناوٕہاکھ ٲں بیٚیہِ وُچھہِ ہا اَمہِ علاوٕ چھِ مےٚ ٲں یِم پینٹِنٛگ ٲں کیٚلِگرٛافی تہٕ بیٚیہِ چھِ مےٚ شاپِنٛگ خۄش لگان کَرٕنۍ